سۄچھ بھارَت ابھیان چھُ سۄ مُہم یۄس گورمٮ۪نٛٹ آف اِنٛڈِیاہَن لانٛچ کٔر سیکَنٛڈ اکتوٗبَر زٕ ساس تہٕ ژۄداہَس منٛز اَتھ منٛز چھِ یِوان زِ پَنُن اوٚنٛد پوٚک ماحول تھٲوِو صاف تہٕ بیٚیہِ ما ترٛٲوِو ژھوٚٹ پَنٕنِس أنٛدۍ پٔکِس سۭتۍ سۭتۍ چھِ سون گَرٕ سکوٗل ہاسپِٹَل یوٗنیوَرسِٹی تہٕ پبلِک پُلیسِز تہِ چھِ یِوان یِم زَن اَسہِ پانے صاف پَزٮ۪ن تھاوٕنۍ تہٕ یِمَن اوٚنٛد پوٚک گژھِ نہٕ ژھوٚٹ جما کَرنہٕ یُن جایہِ جایہِ گژھَن ڈِسٹ بِن لاگنہٕ یِنۍ اَتھ مُہِمہِ منٛز کوٚر اَسہِ تَمہِ ساتہٕ شٲمِل ییٚلہِ أسۍ سکوٗل ٲسۍ پران تہٕ أسۍ گٔیہِ واریاہَن علاقَن منٛز تہٕ لُکھ کٔرۍ بیدار زِ سوچھ بھارَت کیٛاہ گوٚو تہٕ امہِ سۭتۍ کیٛاہ کیٛاہ فٲیِدٕ چھِ